ہٮ۪لو ہٮ۪لو وعلیکُم السلام سجاد بھایی چھُکا آ مےٚ کَریمو تۄہہِ اِنفارَم راتھ اَسہِ ٲسۍ سی سی ٹی وی لاگناوُن یَتھ کوچِنگ سٮ۪نٹَرَس منٛز ٹھیٖک حظ وۄنۍ ؤنِو حظ مےٚ یہِ کر تام کٔرِو تُہۍ اَسہِ حظ چھِ اٮ۪کاڈمی دۄن فٕلورَن ژور کَمرٕ چھِ تَتھ منٛز مگر زٕ چھِ بٔڑۍ ہال زٕ چھِ لۄکٕٹۍ کَمرٕ ژۄداہ بَے ژۄداہ چھِ زٕ بیٚیہِ چھِ وُہ بَے زٕتووُہ زٕ کۭتیاہ حظ لَگاوَو أسۍ حظ ٲسۍ وَنان مطلب ٲٹھ داہ کیمراہ تام اَکھ حظ گوٚو لابی منٛز ہٮ۪رِ اَکھ گوٚو بۄنہٕ بیٚیہِ حظ گٔے کَمرَن منٛز ٲسۍ بہٕ وَنان زٕ زٕ اگر لگاوَو

نہ حظ ایرِیا نہ حظ تَوَے چھِنہٕ حظ یہِ تھوڑا پرٛابلِم گژھان بیٚیہِ حظ یِن سٕٹوٗڈَنٛٹ تہِ اورٕ یور تَوَے پَنٛداہ حظ

اَہَن حظ نیٚبرٕ اٮ۪نٹرٛی کِنۍ

اَہَن حظ ٹھیٖک بیٚیہِ حظ چھِ مُنیٖٹَر تہِ اَنُن مُنیٖٹَر حظ چھِ نوٚو اَنُن اَسہِ اَسہِ اوس ییٚتہِ مُنیٖٹَر اَکھ زٕ مگر تِم چھِ تھوڑا باقِیَن کامٮ۪ن خٲطرٕ لگان مُنیٖٹَر چھُو حظ تُہۍ کٕنان اَتھ کیٛاہ حظ گژھِ یہِ پرٛایِز کوتاہ قۭمَتھ گژھِ حظ اَہَن حظ سورٕے حظ سٲری ؤنِو حظ تُہۍ گۄڈٕ ؤنِو حظ مگر مُنیٖٹَر وَرٲے زٕ ساس گٔے حظ پَنٛداہ تِم گٔے تٕرٛہ ساس رۄپیہِ اۭں وۄنۍ اگر حظ مُنیٖٹَر زٕ دۄنوَے حظ پانٛژھ ساس کِنہٕ اَکھ پانٛژھ ساس دۄنوَے ٹھیٖک ٹھیٖک ٹھیٖک حظ گٔے پانٛژھ تٕرٛہ تہٕ وۄنۍ کوٗتاہ گژھِ کَم حظ پانٛژھ تٕرٛہ حظ آیہِ اَسہِ پانٛژھ تٕرٛہ ساس تھَوزنٹ تھٔٹی تھَوزنٛٹ گٔے حظ تٕرٛہ ساس سُہ حظ چھِ ٹھیٖک یہِ ؤنِو حظ نَفر یی نہٕ حظ اورَے لاگنہِ تٔمِس چھِ حظ اَسی دِنۍ پونٛسہٕ کِنہٕ تُہۍ دیٖوُس اَپٲرۍ کَمپٔنی طرفہٕ ٹھیٖک وۄنۍ اگر منٛزَے گژھِ کیمراہ خراب سُہ تہِ چھِ تَتھ تہِ چھِ حظ الگ پونٛسہٕ کِنہٕ نہ ؤرِیِس تام چھِ فِرٛی ٹھیٖک حظ چھِ ٹھیٖک ٹھیٖک وٕنۍ حظ وۄنۍ کَر تام یِیِو تُہۍ ہے صُبحَس حظ اَسہِ اٮ۪کاڈمی بنٛد صُبحَس چھِنہٕ حظ یہِ تُہۍ سوٗزۍووٚن یہِ پگاہ پگہٕچ آتھوارِ دۄہ یہِ حظ پیمینٛٹ أسۍ حظ کَرو بہٕ حظ دِمو تۄہہِ یہِ کیش مےٚ چھِنہٕ اٮ۪م پے چلان کِہیٖنۍ مےٚ چھِنہٕ یہِ باپارٕے تگان ٹھیٖک حظ اَدٕ حظ اَلسلامُ علیکُم